وعلیکُم سلام ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ گَرِ چھُو ٹھیٖک فون حظ ٹھیٖک ہٮ۪لو فون حظ گوٚو أسۍ چھِ أسۍ چھِ حظ آفِسر یِم حظ یِم چھِ نہٕ حظ ٹوٗرِشٹ گایِڈ وایِڈ آسان تِمَے چھِ أسۍ دِوا ہہ ؤنیُو حظ

اَکھ زٕ گایِڈ ضوٚرَتھ اچھا ٹھیٖک چھِ تۄہہِ کوٚت چھُو گژھُن کَتھ ایرِیاہَس منٛز اچھا کَر چھُو ضوٚرَتھ گایِڈ حظ دِمو مگر ییٖژاہَن پتہ گژھِ آسٕنۍ گۄڈَے تَمہِ موٗجوٗب آز چھِنہٕ حظ ٹوٗرِسٹ واریاہ ییٚتہِ یِم چھِ ٹوٗرِشٹَن سۭتۍ آوُر تُہۍ چھُوا ییٚتی لوکَلٹی ہِنٛدی اچھا ٹھیٖک چھِ کیٚنہہ نہ حظ چھِنہٕ ٹوٗرِ یِم حظ بَنَن گایِڈ حظ بَنَن مگر پتہ گژھِ لَگٕنۍ گۄڈَے پَتہٕ چھُو تۄہہِ تِم گایِڈ تِم چھِ پَتہٕ پانَے حظ یِمَن گٲڑۍ واڑۍ سورٕے کیٚنہہ فیسلٹی یوتَتھ تام یِمَن واتُن آسہِ ٹرٛیکِنٛگ ہُنٛد سوال چھُنہٕ حظ تور تہِ چھِ پتہٕ یِم پانَے یِوان سۭتۍ مگر گۄڈَے گژھِ لَگُن پتہ

نہ کیٚنہہ چھُنہٕ گایِڈ بَنَن زٕ چھُوا ضوٚرَتھ ٹھیٖک چھُ تُہۍ وٕچھزیو گرُپ حِساب وٕچھِو تُہۍ کۭتیٛاہ گرُوپ سَمنو تہٕ نہ کیٚنہہ گژھِ نہٕ تُہۍ دِیِو نا تُہۍ کٔرِو نا یِمَن گرُپَس منٛز کٔرۍوُکھ نا ڈِوایِڈ پتہٕ وٕچھُو تُہۍ تۄہہِ کٔژ گرُپ سَمنو أکِس گرُپَس تھٲیِو پَتہٕ تُہۍ اَکھ گایِڈ

تۄہہِ دِمو اَصٕل پٲٹھۍ حظ گایِڈ ٹینشَن روٚستٕے ٹینشَن چھِنہٕ ہٮ۪نٕچ ضوٚرَتھ کِہیٖنۍ تہِ نہٕ تُہۍ کٔرۍزیو مگر کَنفٲرٕم نہ بَنَن نہٕ حظ مگر پتہ آ اۭں آز چھِ آز چھِ آسان سٲلِم آز چھِ بیٚیہِ واریاہ کالیج سُکوٗل وکوٗل چھِنہٕ حظ یِم چھِ أتھی سۭتۍ ٹرٛیکِنٛگ سۭتی آسان خاص کر یِم یہِ چھِنہٕ حظ آوُٹ سایِڈ یِمَن یِمَن نہ پتہ چھِ کِہیٖنۍ تِمَن چھِ لگان زیادٕ پہن گایِڈ ضوٚرَتھ وٕ تۄہہِ چھو نہ تیٖژ تہِ ضوٚرَتھ کیٚنہہ تۄہہِ چھُو کَمٕے لَگنو تۄہہِ تُہۍ چھُو أسۍ چھِ لوکَلٹی ہِنٛدی پھر بھی تہٕ ضوٚرَتھ آسَن تُہۍ ؤنۍزیو تُہۍ کٔرۍزیو کال ییٚتھی نمبرَس کٔرۍزیو اَدٕ کیٛاہ ٹھیٖک